مےٚ حظ چھِ مےٚ حظ چھِ پہلگام پَسنٛد بیٚیہِ حظ چھُ مےٚ گُلمرگ پَسنٛد بیٚیہِ حظ چھُ مےٚ اَہَربَل أہربَل پَسنٛد بیٚیہِ حظ چھُ مےٚ سۄنہٕ مَرٕگ پَسنٛد حظ حظ پہلگام چھِ یہِ چھِ مےٚ اَمہِ موٗجوٗب پَسنٛد حظ اَتہِ چھِ حظ واریاہ پارکہٕ پَرٕ بیٚیہِ سَڑک تہِ اَصٕل حظ اَتہِ حظ چھِ تِم جوٗلہٕ ووٗلہ حظ تَمہِ سۭتۍ تہِ چھِ واریاہ مِثال لَگان حظ مَزٕ بیٚیہِ حظ اَپٲرۍ سُہ زُو یَتھ منٛز حظ تِم ہاپَت واپَتھ آسان چھِ سُہ چھُ یِوان تورٕ وٕچھنہٕ بیٚیہِ حظ چھِ اَتہِ پارکہٕ وارکہٕ حظ اَصلہِ واریاہ اَصلہِ پارکہٕ حظ اَتہِ پَتہٕ حظ گوٚو گُلمرگ گُلمرگ حظ چھُ گَنڈولہ کیونکہِ سُہ چھُ تَمے سۭتۍ حظ موشوٗر تَتہِ چھُ واریاہ اَصٕل پارکہٕ تہِ حظ گَنڈولا تَتھ چھِ وَنان گَنڈولاہَس کھَسنہٕ سُہ چھُ کھالان ہیٚور حظ پہاڑس پٮ۪ٹھ حظ پتہٕ والان تورٕ بیٚیہِ پتہٕ حظ چھِ أہربل اتھ حظ چھِ آب وسان حظ تھدِ سُہ چھُ وسان بۄن حظ أہربل پتہٕ حظ چھُ سۄنہٕ مرٕگ سۄنہٕ مرٕگ حظ چھِ مےٚ اسلیے اَتھ تہِ حظ چھِ گُرۍ وُرۍ اَتھ چھُ چیٚوان گُرۍ پٮ۪ٹھ سورُے تِم حظ کھالان اور گٕلیشرَس پٮ۪ٹھ تَتہِ حظ چھُ واریاہ مَزٕ حظ